السلام عليكم ورحمة الله وبركاته آز ونہٕ ہو بہٕ تۄہہِ پننہِ کٲشِر زبانہِ مُتعلق اہم کتھٕ کٲشِر زبان ہسا چھِ سٲنۍ واریاہ میٖٹھ تہٕ مٔدٕر زبان یہِ ہسا چھِ سانہِ کٔشیٖرِ منٛز واریاہ مشہوٗر زبان ییٚتہِ ہسا چھِ سٲری کٲشِر بولان واریاہ اصل پٲٹھۍ یہِ ہسا چھِ واریاہ سہل میٖٹھ تہٕ مٔدٕر زبان سٲنۍ کٲشِر زبان چھِ واریاہ سہل اگر کانٛہہ نوٚو نفر یی نیٚبرِم یور پتہٕ آسہِ تٔمِس کٲشُر ہیٚچھُن سُہ ہسا ہیٚچھِ دۄن یا ترٛٮ۪ن دۄہن منٛز واریاہ اصلۍ پٲٹھۍ یہ ہسا چھِ واریاہ سہل زبان اتھ نہ سا چھُ کٲشِر زبانہِ نہ سا چھُ کانٛہہ تہِ گرامر یا کانٛہہ تہِ پنٛکچویشن ہُنٛد ضروٗرت یہِ چھِ واریاہ سہل بیٚیہِ ونے تو بہٕ کٲشرِس منٛز کینٛہہ کتھٕ جورا مطلب یہِ چھ واریاہ سہل وۄتھ سا تھوٚد کیٛاہ سا چھُکھ کران وۄتھ چیٚے چاے بتہٕ کھیوتھا کٲشِر زبان چھِ واریاہ میٖٹھ مٔدٕر زبان یہِ چھِ واریاہ سہل تہِ باقٕے وسلام